وعلیکُم سَلام اَہَن حظ جِناب زٕ ساس تہِ چھِ ترٛےٚ ساس تہِ چھِ پَنٛداہ شتھ وول تہِ چھُ ٹھیٖک حظ چھُ یِیٖو حظ تُہۍ پَتہٕ وُچھو ییٚتتھٕے او کے